وعلیکُم اسلام اَہن حَظ آ تُہۍ کٕم حَظ اَہن حَظ آ مےٚ حَظ چھِ مےٚ حَظ پرٛتھ کیٚنٛہہ مےٚ چھِ ییٚتہِ آ بٲکِرخانہِ تہِ بنان ییٚتہِ کیک تہِ بنان کُکیٖز تہِ بنان سۄ مِٹھٲے چھَ نہ حَظ لڈو برفی پرٛتھ کانٛہہ چیٖز کوکونٹ یہِ تہِ تۄہہِ ضروٗرت آسٮ۪و تہِ بنہِ ییٚتہِ یہِ سِمپُل کیک کیٛاہ سا پٮ۪وٕ تۄہہِ مطلب یتھٕ کٔنۍ پٮ۪وٕ تۄہہِ مطلب اَکھ ژتجی رۄپیہِ چاکلیٹ پیٚیہِ شیٹھ رۄپیہِ کُکیٖز گژھن کُکیٖز گژھن ڈاے ہتھ رۄپیہِ کِلو تہٕ ہُم یِم پتہِ باقٕے سادِ تِم گژھن اَکھ ہتھ تہٕ نمتھ رۄپیہِ بٲکِرخانہِ درجن ہسا پیوٕ تۄہہِ لگ بگ اکھ ہتھ وُہ پرٛٮ۪تھ کیٚنٛہہ یہ تۄہہِ ضروٗرت آسوٕ یہِ تہِ کیٚنٛہہ چیٖز آسوٕ تۅہہِ ضروٗرت تہِ بنہِ مےٚ نِش تۄہہِ آسٮ۪وٕ تۄہہ آسٮ۪وٕ ڈرے ڈرٛاے فرٛوٗٹ سُہ ڈرٛاے فروٗٹ تہِ بنہِ یہ تۄہہِ چیٖز آسہِ تۄہہِ آسنَو کُکیٖز کیک یِمہٕ کیمۍ رول پیٹی یہ تۄہہِ بیکری ضروٗرت آسہِ تہِ بنہِ ییٚتہِ ہے آہَن حَظ اِنشا تُہۍ نِیِو تُہۍ نِیو ہُتھ سٮ۪لس منٛز ہولسیلس منٛز اتھ منٛز کٔتۍ تۄہہِ دِمہو ٲش کٔرِتھ بوٚڈ ڈِسکاوُنٹ کیٛازِنہٕ ہے اَہن سا بوز حظ کتھ ژٕ زن نِکھ مےٚ نِش یِتھس بِسکوٗٹ ڈبہٕ مطلب حَظ یتھ منٛز تتھ منٛز بچنَے ژےٚ تۄتہِ بچنَے ژےٚ أکِس ڈبس منٛز بچنے ژےٚ توتہِ رۄپیس ژتجی أکِس ڈبس منٛز پتہِ پتہٕ آ پتہٕ یُتھے ژٕ ڈبہٕ دَہ نِکھ ژِ کٔرٕ پانے حِساب ژےٚ کوٗتاہ قرضہٕ ہیوٚتات َدہن ڈبن ژتجی ژتجی کٔرِتھ مطلب بہِ دِمو تۅہہِ یِتھٕ کٔنۍ بہِ دِمہو تۅہہِ ڈِسکاوُنٛٹ بہٕ دِمہو تۄہہِ ییٚتہِ پنٛژاہٕے پَتہٕ یا شٮ۪ٹھ أسۍ چھِ شیٹھ کٕنان بہٕ دمہو تۄہہِ ِِپنژھٕے تۄتہِ بچنو دَہ پتہٕ آ سُہ دِمہو تۄہہِ ترٕٛہ رۄپیہِ پتہٕ کٕنِو تُہۍ ژتجی توتہِ بچنو تتھ منٛز دہ اَدٕ حَظ ٹھیٖک چھُ ٲش کٔرِتھ یہِ ژٕ مےٚ سٍتۍ کٔرِو مےٚ کٔرِو کنٹیکٹ بہِ ونہو تُہۍ ییو پتہِٕ اَدٕ حَظ بٮ۪ہہ